بہٕ چھُس بِلکُل اَگر مےٚ متعلِق کانٛہہ تہِ ہُہ اِشوٗ چھُ آسان بہٕ چھُس ژھۄپ کَران بہٕ چھُس نہٕ یَژھان کینٛہہ مےٚ گوٚژھ کٲنٛسہِ سۭتۍ بَکواس گژھُن یا اگر باقِیَن دۄن نَفرَن متعلِق آسہِ بہٕ چھُس تِمَن ییٚمۍ آیہِ دِوان حوصلہٕ بہٕ چھُ سَکھ دَپان تُہۍ کٕنِو مےٚ تُہۍ مہٕ کہٕ ژُیِو أکِس اَکھ سۭتۍ لَڑٲے کیٚنٛہہ تُہۍ دِیِو مےٚ چوب تُہۍ وٕہہِ کٔرِو مےٚ ووٚہ ووٚہَر تُہۍ کٔرِو مےٚ لٮ۪کہٕ مگر أکِس اَکھ نہٕ کیٚنٛہہ